وعلیکُم السلام ٹھیٖک چھُو حظ اَچھا کیٛاہ پرٛابلِم ٲسوٕ گٲڑ حظ ٲسۍ تہٕ سۄ حظ چھِ گَژھان بیٚہۍ بیٚہۍ منٛزس

بیٚیہِ چھِ یُتھٕے پَکان چھِنَہ حظ مطلب سُہ چھِ گَژھان بیٚہۍ بیٚہۍ پتہٕ چھِنہٕ سُہ سِٹاٹٕے گَژھن ییٚلہِ حظ سِٹاٹ گَژھہِ پتہِ چھِ پَکان برۄنٛہہ کُن پتہٕ حظ چھِ سۄ بیٚیہِ گَژھان بِہتھ گٲڑ بیٚیہِ چھُ اِنٛجن کَران وارِیاہ شور تمیُک یُتھٕے یہِ سٹاٹ چھِ گژھان اہن حظ تہٕ آیۍ ٹونٹی حظ زٕ ساس اردَہ حظ اہن حظ آ سٔروِس حظ کَرنٲو آز برۄنٛٹھ شیٚے رٮ۪تھ اہن حظ آ بَرابر حظ چھُ سورٕے اِنٛجن چھِ گَژھان بیٚہتھ تَتھ منٛزے

نَہ حظ نَہ نَہ اہن حظ آ

ٹھیٖک چھُ اَکھ مِنٹ حظ ییٚکے کَران حظ چھُس نَہ حظ نَہ یہِ چھُ توتہِ کَران یہِ شور نَہ حظ نَہ بہٕ حظ ییٚکے روڈس پٮ۪ٹھ پھسیومُت ییٚکے حظ بُمہٕ ہامہِ

اَہن حظ اولڈٕ چوکس نِش

ٹھیٖک حظ چھُ مگر یہِ گٲڑ گَژھہِ نَہ سِٹاٹ تیٚلہِ یہِ کَر نَہ حظ بہٕ یہِ کوشِش فلحال چَھنہٕ گَژھان گٲڑی سِٹاٹ تُہۍ ؤنِو حظ مےٚ کیٚنٛہہ ییٚمہِ سۭتۍ باسہِ گٲڑ گَژھہِ سِٹاٹ اَچھا بیٹری حظ ییٚکہِ اَکھ منٹ بیٹری نِش حظ چھُس فیوز وَتھان تھوٚد ٹھیٖک گٔے حظ سِٹاٹ مگر یہِ چھِ کَران تھوڑا شور ٹھیٖک تُہۍ چھُو حظ شیٚے بجے تانۍ اتہِ ٹھیٖک حظ گوٚو ٹھیٖک حظ چھُ بہٕ اَنہٕ حظ اوٗڈۍ گٲڑ چَلو چَلو ٹھیٖک حظ گوٚو ٹھیٖک